مےٚ ہَسا چھِ کیٚنٛہہ جایہِ پَسَنٛد یور بہٕ گوٚمُت چھُس تِمن مَنٛز چھُ اکھ یِوان پہلگام بیٚیہِ یِوان گُلمرگ بیٚیہِ یِوان لَداخ ییٚلہِ زَن أسۍ پہلگامٕچۍ کتھ کرو پہلگام چھُ اکھ خوبصورت وادی اکھ تہٕ اَتیٛک آب و ہوا چھُ انسانَس واریاہ زیادٕ خۄش لَگان تہٕ یُس مےٚ اَتہِ چیٖز زیادٕ خۄش لوٚگ سُہ لوٚگ مےٚ یی کہِ اَپٲرۍ چھِ اکھ لِدٕر ویلی وَسان یتھ مَنٛز اِنسان چھُ ہیٚکان رافٹِنٛگ کٔرِتھ ییٚلہِ زن أسۍ گُلمَرگٕچۍ کتھ کرو گُلمرگَس مَنٛز آو مےٚ یہوے چیٖز پَسَنٛد کہِ تتہِ یُس گُلمرگ گنڈولہ کہِ ناوٕ مشہور گنڈولہ چھُ تتھ مَنٛز رایڈِنٛگ کرٕنۍ لٔج مےٚ واراہ زیادٕ پَسَنٛد تہٕ ییٚلہِ أسۍ لَداخٕچۍ کتھ کرو لَداخ کُن ٹرٛاوٕل کَرنَسٕے چھُ واریاہ زیادٕ مَزٕ لگان تِکیٛازِ تہِ سُہ چھُ واریاہ زیادٕ دوٗر سرینَگرٕ پٮ۪ٹھ تہٕ پَتہٕ یُس تتہِ پینٛگانٛگ لیک چھُ یُس موجود یُس زن چاینا ہَس تہٕ انڈیا ہَس درمیان چھُ سُہ چھُ اکھ واریاہ خوبصورت جاے